ہیٚلو اسلام علیکُم

اَہَن حظ کۭتیٛاہ چھُو تۄہہِ اَچھا اَچھا ٹھیٖک آ ییٚمہِ ساتہٕ تۄہہِ خۄش گٔژھوٕ صُبحسٕے ییٖتو آدٕ سا اَدٕ سا